أسۍ حظ ٲسۍ ہولی مَناوان برونٛہہ بَٹہٕ ہَمسا یِمَن سۭتۍ بایَن سۭتۍ تِمَن تِہِنٛدٮ۪ن گَرَن مَنٛز ٲسۍ گَژھان تِمَن ٲسۍ بَٹہٕ مَکان آسان پَتہٕ ٲسۍ أسۍ گَژھان بَٹہٕ بَٹہٕ گَرَن مَنٛز تَتہِ ٲسۍ مَناوان تِم حظ ٲسۍ اَسہِ قَدر کَران واریاہ زیادٕ ہولی اِکوٹَے مَناوان تِہِنٛد سۭتۍ حظ ٲسۍ اَسہِ واریاہ مَزٕ یِوان ہولی کٮ۪ن دوران أسۍ حظ ٲسۍ تِہِنٛدٕ گَرِ شَربَت چَیٚوان ایٚنجاے کَران اکھ أکِس رَنٛگ چھَکان اَسہِ حظ اوس مَزٕ لَگان یَنہٕ پٮ۪ٹھ حظ یہِ آٹِکَل فُٹ تَتہِ پٮ۪ٹھ حظ گوٚو اورٕ یورٕ تِتَر بِتَر أسۍ حظ ٲسۍ نہٕ اَسہِ حظ تروو تَتہِ پٮ۪ٹھ ہولی تِہِنٛد سۭتۍ حظ اوس واریاہ مَزٕ لَگان تِم حظ أسۍ اَسہِ گَرٕ گَرٕ کَران اَسہِ سارنٕے کٲشرٮ۪ن بایَن پنُن گَرٕ بُلاوان مہمان نَوازی کَران پَتہِ حظ ٲسۍ أسۍ تِمَن سۭتۍ ہولی گِنٛدان رَنٛگ چھَکان اکھ أکِس اَسہِ حظ اوس تیوتاہ مَزٕ لَگان أسۍ حظ ٲسۍ تیوتاہ ایٚنجاے کَران تمہ پَتہٕ حظ اوس قَمر صٲبُن اَسہِ حظ اوس پَنُن بَٹَن ہُنٛد حظ ہولی تِمَن سۭتۍ ٲسۍ أسۍ مَناوان یُس حظ اَسہِ پَنُن قَمر صٲبُن یہِ اَستان ییٚتہِ حظ أسۍ یہِ چھِ کَران مَناوان مٲلہٕ مٲلہٕ اوس تَتہِ شُروع گَژھان تتہٕ حظ ٲسۍ آسان ناوَن مَنٛز ڈٕنٛگہٕ پَتہٕ ٲسۍ تِم گیٚوان تَتہِ حظ ٲسۍ آسان حٔلوٕ وٲلۍ چیٖز کراکری وٲلۍ سٲری لَکٕٹ بٔڑ شُرۍ حظ ٲسۍ شوقن گَژھان یِم دورٮ۪ن پٮ۪ٹھ ٲسۍ یِوان تِم ٲسۍ گَژھان یہِ حظ چھُ گاندَربَل بیٖہامہ تَتہِ پٮ۪ٹھے حظ اوس آسان ٹریفِک جام بَرابَر توٚتانۍ مٲلَس تانۍ یوتاہ اوس آسان ایٚکسایٹِڑ أسۍ أسۍ ٲسۍ گاڑٮ۪ن مَنٛز پَتھر آسان گاڑِ تھاوان سَیڈَس واتان تور کیازکہِ مٲلہٕ وُچھُن اوس آسان تَتہِ حظ ٲسۍ أسۍ تیوتاہ ایٚنجاے کَران جوٗلہٕ وٲلۍ ٲسۍ آسان شُرۍ ٲسۍ لَڑٲے لاگان جوٗلَن ٲسۍ کھَسان جوٗلہٕ والٮ۪ن پَکوڈ والٮ۪ن ٲسۍ پَکوڈ ٲسۍ کھیٚوان جَلیبی ٲسۍ بَناوان تَتیُک پَراٹ حظ ٲسۍ مَشہوٗر أسۍ حظ اوس مَزٕ لَگان تِم پَراٹ کھیٚنَس تہِ تَتہِ حظ اوس واریاہ زیادِ مَزٕ یِوان بٕنٛگرِ لاگان اَسہِ حظ ٲسۍ شُرۍ بٲژۍ سٲری گَژھان شُرۍ حظ ٲسۍ لَڑٲے لاگان مٲلہٕ چھُ مٲلہٕ وٕچھنہٕ گَژھو تور حظ ٲسۍ یِوان واریاہ تہِ کٲشِر تہِ بَٹہٕ تہٕ مُسَلمان تہٕ ہیٚنٛدۍ تہِ سٲری ٲسۍ اتھ مٲلَس یہِ مٲلہٕ حظ چھُ مَشور پوٗرٕ ڈسٹرک گانٛدَربَلَس مَنٛز حظ چھُ مَشوٗر گاڑٮ۪ن ہُنٛد ٹریفِک حظ اوس یوٗتاہ آسان اِنسان حظ اوس وَنان گَرَم گَرَم حظ اوس یوٗتاہ گَژھان ٹریفِکَس مَنٛز کہِ أسۍ ٲسۍ وَنان نہَ اَسہ چھُ توتہِ أسۍ حظ ٲسۍ واتان اتھ مٲلَس مَنٛز اَسہِ حظ اوس تیوتاہ ایٚنجاے گَژھان اَتہِ حظ ٲسۍ آسان تِم تِم ویرَیٹِی تِم تِم چیٖز بَنٲیِتھ اِنسان حظ انسان حظ اوس کول ڈرنٛک وٲلۍ حظ ٲسۍ اَیس کریٖم حظ ٲسۍ کھیٚوان شُرۍ بٲژ سٲری لَکٕٹ بٔڑ اَسہِ حظ اوس واریاہ زیادٕ مَزٕ لَگان أسۍ حظ ٲسۍ واریاہ ایٚنجاے کران یہِ مٲلہٕ حظ چھُ سانہِ خٲطرٕ اَصل کہِ یہِ چھُ یِوان أسۍ حظ چھِ آسان اِنتِظارَس قَمبَر صٲبُن مٲلہٕ کَر یِیہِ أسۍ حظ چھِ واریاہ ایٚکسَیٹِڑ آسان یہِ مٲلہٕ کَر گَژھِ أسۍ حظ چھِ وَنان یہِ مکلُنٕے گَژھ نہٕ یہِ مٲلہٕ کیازکہِ اَسہِ حظ ٲسۍ فِکر آسان أسۍ حظ ٲسۍ گَرٕ مۄکلاوان کٲم وٲم پَتہٕ ٲسۍ وَنان اَسہِ چھُ مٲلَس گَژھُن شامَن حظ ٲسۍ ژیٖر یِوان اورٕ ٹریفِک جام حظ اوس واریاہ آسان گانٛدَربَلَس کہِ سٲری شوقن ٲسۍ سرینَگرٕ پٮ۪ٹھ ٲسۍ اورٕ یِوان مٲلہٕ وٕچھنہِ اَتہِ حظ اوس واریاہ مَزٕ یِوان اَسہِ اَسہِ حظ چھُ نہٕ یہِ مَشان یہِ مٲلہٕ أسۍ حظ چھِ وَنان یہِ گَژھِ بیٚیہِ بار بار رِپیٖٹ گَژھُن کہِ لَکٕٹ بٔڑ حظ چھِ آسان اِنتِظارَس یہِ مٲلہٕ کَر لَگہِ اِنسان کَرٕ ایٚنجاے اَتہِ مٲلَس مَنٛز مَزٕ حظ اوس واریاہ زیادٕ لَگان مےٚ حظ ٲسۍ بیٚنہِ سۄ حظ ٲسۍ تمۍ حظ نی اَکہِ دۄہہ بٕنٛگرِ وٲلِس بٕنٛگرٕ ژوٗرِ پَتہٕ حظ پیٚیہِ سۄ ژھانٛرٕنۍ سۄ حظ تُجِکھ آرَم پور کٔدلہٕ پٮ۪ٹھ رٔٹکھ تہٕ مٲلہٕ وٲلہٕ رٔٹِکھ تٔتی کٔدلَس نِش تہٕ نیٖہَس یِم بٕنٛگرِ واپَس